واریاہ چھےٚ تِم جایہِ یِم مےٚ اَصٕل پٲٹھۍ کَرِ ایٚکٕسپٕلور تہٕ اَکھ جاے کَرٕ بہٕ تَتھ منٛز بیان یَتھ ووکھَل بل چھُ ناو ووکھل بل چھُ گٕلیشِیَر اَکھ یَپٲرۍ پہلگام سایڑٕ ییٚلہِ بیتاب ویلی کُن چھُ گژھان تَمہِ یُکنُے چھُ رایٹ سایڑٕ تَتھ ٹرٛٮ۪ک کَم سے کَم چھُ لَگان تَتھ ڈۄڑ دۄہ ٹرٛٮ۪ک کَران کَران اَکھ دۄہ چھُ آسان نایٹ سِٹے بیس دٔیمہِ دۄہ چھِ واتان برابر ٹاپَس تانۍ أسۍ گٔیے تور اکٹوٗبرَس منٛز حالانکہِ اکٹوٗبر چھُنہٕ یِمَن جایَن گژھن وول سیٖزَن کینٛہہ البتہ اَسہِ پیٚو گژھُن اَسہِ اوس ڈِپاٹمٮ۪نٛٹَس سۭتۍ گژھُن تہٕ ییٚلہِ أسۍ اکٹوٗبَرَس منٛز گٔے گۄڈٕنِک دۄہ ییٚلہِ اسہِ ٹرٛٮ۪ک کوٚر موسم گوٚو خراب راتَس اَسہِ کوٚرُن سِٹے أکِس جایہِ ٹٮ۪نٛٹ وغیرہ لٲگۍ اَسہِ تہٕ راتَس ییٚلہِ أسۍ وُچھان چھُ موسم اوس واریاہ خراب گوٚمُت تہٕ اَتہِ لوگُن شیٖن شیٖن لوگُن یوٗتاہ کہِ ییٚلہِ صُبح ؤتھۍ ٹٮ۪نٛٹ ٲسۍ تیٖتاہ گۄبیمٕتۍ أنٛدٕرۍ کِنۍ تِم ٲسۍ بۄن ؤتھمٕتۍ واریاہ ییٚلہِ پَتہٕ اَسہِ صُبحٲے درٛاے نٮ۪بَر اَتہِ اوس کَم سے کَم اَکھ فٕٹہٕ ڈۄڑ فٕٹہٕ شیٖن تَمہِ وِز تہٕ اَسہِ دوٚپ تھٔیِو سا أسۍ پھَسے وۄنۍ ییٚتۍ وۄنۍ ہیٚکو نہٕ ہیوٚر تہِ کھٔسِتھ کِہیٖنۍ تھوڑا اوس ڈیٹا کَلٮ۪کٹہٕ کَرُن گٕلیشِیَر رِلیٹڈ تہٕ مگر یُس اَسہِ سۭتۍ سُپَروایزَر ٹیٖم لیٖڈَر اوس تٔمۍ دوٚپ نہ وۄنۍ چھِ یوٗتاہ دوٗر آمتی وۄنۍ چھُ گژھُن ضروٗری مگر شیٖنَن تہِ کٔر واریاہ زیادٕ پرٛابلِم مٮ۪نٛٹٔلی ٲسۍ نہٕ شیٖنہٕ خٲطرٕ تیار تَمہِ وِز کینٛہہ تہٕ البتہ پَتہٕ ووٚن ٹیٖم لیٖڈرَن وۄنۍ چھُ گژھُن تہٕ أسۍ درٛایہِ البتہ اَسہِ اوس گیر وغیرہ سورُے سۭتۍ تہٕ أسۍ درٛاے تَتہِ پٮ۪ٹھ تَتہِ پٮ۪ٹھ چھُ لَگان بیٚیہِ اوٚڑ دۄہ گٕلیشِیَرَس تام ییٚتٮ۪ن أسۍ سُہ ٹھہرِتھ ٲسۍ مگر سُہ اوٚڑُے دۄہ لوٚگ نہٕ اَسہِ پَتہٕ کینٛہہ شیٖنہٕ کہِ وجہ سۭتۍ کیٛازِکہِ سُہ اوس سِلِپری کَںڈِشَن واریاہ بیٚیہِ اوس کھَسُن تَمہِ وجہ سۭتۍ لوٚگ تَتھ لگ بگ لگ بگ اوٚڑ دۄہ پیٚٹھی پیٚٹھی وٲتۍ پَتہٕ أسۍ گٕلیشِیَرَس نِش تَتہِ کوٚر تھوڑا ڈیٹا کَلٮ۪کٹہٕ کیٛازِکہِ ہیوٚک نہٕ کٔرِتھ کینٛہہ تَتہِ اوس گٕلیشِیَرَس ڈِرٛل کَرُن شیٖن اوس یوٗتاہ تَتٮ۪ن کہِ تَتٮ۪ن ہیوٚک نہٕ اَسہِ کٔرِتھ کِہیٖنۍ تَتٮ۪ن اوس ژور پانٛژھ فٕٹہٕ شیٖن واتان واتان بَجے ترٛےٚ ساڑٕ ترٛےٚ تہٕ اَسہِ پیٚو واپسٕے نیرُن جلدی جلدی کیٛازِکہِ اَسہِ دوٚپ اَسہِ چھُ واتُن واپَس ییٚلہِ أسۍ تورٕ درٛاے واپس گٕلیشِیَر پٮ۪ٹھٕ تَتہِ لوگُن بیٚیہِ شیٖن اَسہِ دوٚپ تھٔیِو سا وۄنۍ پھَسے اَز کیٛاہ أسۍ پھَسے اَز ییٚتھی ییٚتٮ۪ن اَسہِ ٹٮ۪نٛٹ چھِ دِتمٕتۍ أسۍ پھَسو اَز بیٚیہِ تٔتھی تہٕ واتان واتان وٲتۍ أسۍ تور تہٕ شیٖن چھِ پیٚوان یوٗتاہ تیز کہِ ٹٮ۪نٛٹ ٲسۍ بیٚیہِ گۄبیمٕتۍ نیٚبٕرۍ کِنۍ پَتہٕ ییٚلہِ أسۍ وٲتۍ تہٕ اَکھ نفر اوس اَسہِ تھوٚمُت ٹٮ۪نٛٹ نٕے نِش رٲچھ تٔمۍ اوس کھٮ۪ن وٮ۪ن تھوٚمُت تیار اَصٕل پٲٹھۍ ییٚلہِ اَسہِ پوٚتُس کوٚر چینٛج وینٛج أسۍ ٲسۍ سٲری پَلو گٔمٕتۍ أدٕرۍ وٲتۍ أسۍ توٚتَن تَتہِ دِژ تٔمۍ چاے واے اَسہِ گرم چاے پَتہٕ چھِ أسۍ أکسٕے ٹٮ۪نٛٹَس منٛز اَسہِ سۭتۍ ٲسۍ زٕ گُرۍ وٲلۍ اَکھ گُر وول اوس درٛامُت سُہ اوس ووٚتھمُت واپسٕے بۄن کیٛازِکہِ شیٖن اوس واریاہ پیوٚمُت تٔمۍ دوٚپ گُرٮ۪ن گژھِ ہے پرٛابلِم اَتہِ شامَس چھِ پَتہٕ أسۍ أکسٕے ٹٮ۪نٛٹَس منٛز لگ بگ شےٚ نفر بِہِتھ سُہ اوس سٮ۪وَن مین ٹٮ۪نٛٹ أسۍ چھِ أکسٕے ٹٮ۪نٛٹَس منٛز بِہِتھ چھِ أسۍ پَتہٕ کَران کتھاہ باتھاہ تہٕ شیٖن چھِ پیٚوان کَنٹِنیوٗ کَنٹِنیوٗ چھِ پیٚوان شیٖن تہٕ أسۍ چھِ کَران پانہٕ ؤنۍ یی ڈِسکَس وۄنۍ کہِ وۄنۍ گوٚژھ نہٕ زیادٕ شیٖن پیٚون کینٛہہ کیٛازِکہِ صُبحس چھِ اَسہِ واپَس وَسُن بۄن پَہلگام کُن شامَس چھِ أسۍ وۄنۍ یِتھَے کٔنی کَران کَتھ باتھ بیٚیہِ چھُ بَتہٕ سیُن تہِ تیار وۄنۍ تہٕ شامَس گٔے اچانک اَکھ آواز جانور سٕنٛز آواز خبر سُہ کیٛاہ اوس تینٛدوا اوسا کیٛاہ اوسا أسۍ درٛاے نٮ۪بَر وۄنۍ تہٕ اَسہِ چھُنہٕ یِوان مگر کٕہٕنۍ اَتھِ اَنہِ گٔٹۍ چھِ صحیح سَناٹا چھُ چھِ اَسہِ چھِ ٹارچہِ وارچہِ ہُہ سۭتۍ تہٕ الٹٕمیٹلی وُچھ نہٕ اَسہِ کِہیٖنۍ مگر آواز گٔے چھِ أسۍ پَتہٕ یِم بانہٕ وانہٕ وایان پَلیٹ وَلیٹ چَمچہِ وَمچہِ اَسہِ دوٚپ اَمہِ سۭتۍ چھِ یِم آوازِ سۭتۍ چھِ یِم دوٗر گژھان یِم چھِ تھوڑا کھوژان اَمہِ سۭتۍ صُبحس یُتھُے أسۍ ہُشار گٔے أسۍ گٔے سُلی ہُشار اَتہِ اوس ماینَس گوٚمُت ٹٮ۪نٛٹ ٲسۍ سٲری فِرٛیٖز گٔمٕتۍ نیٚبٕرۍ کِنۍ اَتہِ اوس ماینَس وَن ٹوٗ ڈِگری ٹٮ۪مپٕریچَر صُبحٲے زول اَسہِ وۄتھان وۄتھٲنی گۄڈٕ نار آرام سان پَتہٕ چے اَسہِ چاے واے تھوڑا درٛاو تاپھ تہِ موسم گوٚو کِلیَر ہیٚوتُن گژھُن مگر شیٖن اوس واریاہ پیوٚمُت بۄنہٕ پٮ۪ٹھ کھٔتۍ بیٚیہِ زٕ گُرۍ وٲلۍ یُس کالہٕ وۄتھمُت اوس واپَس تٔمِس کھوٚت بیٛاکھ گُرِ وول تٔمۍ اوس بیٛاکھ گُر کھولمُت پانَس سۭتۍ سۭتۍ تہٕ تِمو دیُت اَسہِ واریاہ ہٮ۪لٕپ تَمہِ وِز پَتہٕ ٹٮ۪نٛٹ وٮ۪نٛٹ ؤٹۍ تِموٕے بیٚیہِ باقٕے لَگیج وغیرہ تِمو کوٚر سُہ لوڈ گُرٮ۪ن وُرٮ۪ن پٮ۪ٹھ تہِ تِمو دوٚپ ؤسِو تُہۍ تہٕ سامان والو أسۍ تہٕ پَتہٕ لوٚگ اَسہِ اَکھ دۄہ برابر وَسان وَسان مین پہلگام تانۍ کیٛازِکہِ اَسہِ پیٚو وارٕ وارٕ وَسُن کَنڈِشَن ٲس واریاہ سِلِپری سِلِپ ٲس گژھان تہٕ سۄ ٹِرٛپ چھےٚ مےٚ واریاہ مٮ۪موریبٕل واریاہ زیادٕ مٮ۪موریبٕل کیٛازِکہِ تَتھ منٛز گٔے پرٛابلِم تہِ گٔے کینٛہہ تہٕ بیٚیہِ نوٚو تہِ کوٚر ایٚکٕسپٕلور تہٕ اٮ۪ڈویٚنچِرَس تہِ اوس سُہ